اَسہِ حظ اوس ووٚنمُت ریسٹورنٛٹ والٮ۪ن کہِ یُس تُہۍ کھین چھُو سوزان اگر أسۍ کیٚنٛہہ آرڈر چھِ کَران تِم چھِنہٕ تِم تِمن یتھ منٛز تِژھ پیکِنٛگ آسان کِہیٖنٛۍ نہٕ تِمن یُس پیکِنٛگ چھِ آسان اگر أسۍ بِریانی چھِ کُنہِ وِزِ آرڈر کَران تِم حظ چھِ تِمن ڈبن منٛز سوزان یُس دویے مِنٹہٕ پتہٕ اَسہِ تُرُن چھُ گژھان أسۍ چھِ وۅنی گُذٲرش کَران یمن ریسٹورنٛٹ والٮ۪ن زِ یم کٔرنۍ سا تِژھ پیکِنٛگ کہِ یُس ہیکو أسۍ پتہٕ کیٚنٛہہ آسہِ ٹایمس کم سے کم توتہٕ ترٮ۪ن گنٛٹن گژھِ کم سے کم پتہٕ روزُن آ سُہ توٚتُے کیٛازکہِ سۅ ہسا چھِ آسان تیٛوٗتاہ تُرُن گوٚمُت سُہ چھُ پٮ۪وان اَسہ پتہٕ دٲرِتھ ژھنُن وۅنۍ کہِ تِم پۅنٛسہٕ تہِ چھِ اَسہِ ضایہِ گژھان کہِ پتہٕ چھِنہٕ روزان یِتھٮ۪ن آ کارٕبارس پٮ۪ٹھ تہِ چھُنہٕ پتہٕ اعتبار روزان کِہیٖنٛۍ اگر أسۍ اَنان چھِ کانٛہہ چیٖز وٮ۪قارٕ سان تتٮ۪تھ تِم چِھِ سوزان توٚرٕ تِتھٮ۪ن لِفافن منٛز گرے چھِ واتاوان سُہ چھُ آسان تُرُن گوٚمُت تِتھسٕے کالس